نَو لَچھ نَمنَمَتھ ساس نَو شیٚتھ نَمنَمَتھ ٲٹھ لَچھ اَرہٲٹھ ساس پانٛژھ ہَتھ پٕنٛژٕہ سَتھ لَچھ سَتسَتَتھ ساس سَتھ ہَتھ سَتسَتَتھ پانٛژھ لَچھ پنٛژوَنزاہ ساس پانٛژھ ہَتھ تہٕ پانٛژوَنٛزاہ شےٚ لچھ سَتوَنٛزہ ساس سَتھ ہَتھ تہٕ سَتَتھ